کۄپوارِ ڈِسٹرکس منٛز چھِ کیٚنٛہہ ہِش خاص جایہِ تِم یِم سٲلۍ کرنہٕ خٲطرٕ مطلب پھیرنہٕ ویرنہٕ خٲطٔر چھِ کیٚنٛہہ تِژھٕ جایہِ یِم واریاہ اَصٕلہٕ چھےٚ تَتھ منٛز چھِ کیٚنٛہہ جایہِ چھِ تِم یِم ؤرشِپ خٲطر چھِ اَصٕل واریاہ اَصٕل یِم وُچھنہٕ خٲطرٕ اِنسان واریاہَن جاین پیٚٹھٕ چھِ یِوان تَتھ منٛز چھِ اکھ جاے چھِ یہِ ترٛاہ گامسٕے منٛز چھِ اکھ جاے یہِ کہِ تَتہِ چھِ جامیا مسجِد ترٛاہ گام ناگَس نِش یُس اکھ چھُ تَتہِ چھُ ٹیمپٔل تہِ چھُ گُردُوار تہِ چھُ تہٕ مَسجِد تہِ چھِ ٹیمپٔل چھُ ہینٛدیَن ہٕنٛز مَسجِد چھِ مُسلِمن ہٕنٛز تہٕ گُردُوار چھُ سِکن تہٕ ترٛیَنوَے جایہِ چھِ تِم جایہِ چھِ تِمن جاین چھِ یِوان واریاہ ٹوٗرِسٹہٕ سٲلۍ کرنہٕ خٲطرِ اَتی کِنۍ چھِ بیٛاکھ کُنن پوٚش پورا جاے چھِ واریاہ اَصٕل یُس سٲلۍ کرنہٕ خٲطَر چھِ تہٕ یِم خاص کر یِم تِژھ جایہِ چھےٚ تِم یِم سادنا ٹاپ چھُ بَنگَس ویلی چھِ کھیٖر بھَوانی چھِ کیرَن ٹاپ چھُ کرنا چھِ کیرَن چھُ یِم یِم جایہِ چھِ واریاہ چھُٹی ٹایمہٕ خٲطرٕ پَنُن فرٛی ٹایِم سُپینٛڈ مطلب پَنُن فٲ کانٛہہ تہِ ٹایم مَزٕ تُلُنُک چھُ اَصٕل یِم جایہِ کۄپوٲرۍ ڈِسٹرکَس منٛز یِم پرٛتھ کانٛہہ جایہِ چھِ پرٛتھ ٹایمہٕ ایویلیبٕل وِزِبٔل آسان پَنٕنۍ چھُٹۍ گُزارنہٕ خٲطٕر پَنُن اینجوایمینٹہٕ کانٛہہ تہِ نیچُرل نیچُرَل نیچُرَل بیوٹی ہُنٛد نیچُرَل خوٗبصوٗرتی ہُنٛد قُدرَتی خوٗبصوٗرتی ہُنٛد مَنظر پَٹھاونہٕ تُلنہٕ خٲطرٕ گژھِ یِتھیٚن جایَن گژھُن یِم چھِ واریاہ دِل چھُ یِمَن جاین خۄش گژھان یِژھٕ جایہِ وُچھنہٕ خٲطٔر بَنگَس چھِ بَنگَس چھِ سۄ اکھ جاے ییٚتہِ فریش اَیر چھُ گِلیشر چھِ اَتہِ اَڈیَن اَڈین جاین ایویلیبٕل دِل چھُ خۄش گژھان ییٚلہِ بَنگَس ٹاپَس پیٚٹھ چھِ گژھان پَتہٕ چھِ یِم یہِ بادل اوٚبُر چھُ وُچھان پنہٕ نیٚو کھۅرو کِنۍ نیران یا سادنا ٹاپ چھِ سادنا ٹاپَس پیٚٹھ ییٚلہِ جوٗن جوالایَس منٛز شَہرو گامس منٛز چھُ آسان یوٗت گرَمی جوٗن جولایَس منٛز ییٚلہِ أسۍ سادنا ٹاپَس پیٚٹھ چھِ بیٚہوان تَتہِ چھُ اکھ سُہ ٹھنٛڈی محسوٗس گژھان زَن چھُ اِنسان فرٛجہِ منٛز درٛامُت بڈٕ تِم جایہِ چھےٚ سٲلۍ کرنہٕ خٲطٔر